ہیٚلو سلام علیکُم ٹرٛٮ۪کٹَر وٲلۍ چھِو حظ اَچھا یُس وُڈٕر تۄہہِ تٔمی زمیٖن چھُنا سُہ وایوُن سُہ کیٛازِ چھُ تھوٚومُت اَز تہِ چھُ تۄہہِ أڑہَن تھوٚومُت واینَے تہٕ تُہۍ ژھٕنِو أڑ آ تُہۍ ثھُنِو اَدٕ سا تیٚلہِ حظ ییٖزیٚو تہٕ سُہ ژھُنۍزیٚو وٲیِتھ ہا اَتھ